یِم زمیٖندار چھِ تِم چھِ واریاہ بِزنِس زمیٖندٲری علاوٕ پرٛٮ۪فَر کَرٕنۍ یَژھان تِم چھِ یِم گَتہٕ پیٹہِ چھِ اَکھ چھِ تِم زمیٖندٲری کَران بیٚیہِ چھِ تِم تَمہِ مٔزیٖد یِم گَتہٕ پیٹہِ چھِ یِم ژوٗنٛٹھ ژوٗنٛٹٮ۪ن لَگان چھِ تِم گَتہِ پیٹہِ کٕنان تِم چھِ تِم دہلی اَنان باقیَن نیٚبرِمَن مٕل یِم سٕٹیٹو پٮ۪ٹھ اَنان تہٕ کٕنان سُہ بِزنِس چھِ تِم پرٛٮ۪فَر کَران بیٚیہِ چھِ تِم صُبحَن شامنَس دُکاندٲری کَرنَس سُہ بِزنِس تہِ چھِ یِم پرٛٮ۪فَر کَران کَرنہٕ خٲطرٕ بیٚیہِ چھِ تِم کُلۍ کٕنان بیٚیہِ چھِ یِم فرٛوٗٹ مٔنڈی ترٛامژٕ چھَکھ تِمَن پٮ۪ٹھ مٮ۪وٕ کٕنٛنَس پرٛٮ۪فرٮ۪نٕس دِوان بیٚیہِ چھِ یِم لۄکٕٹۍ لۄکٕٹۍ نَوجوان چھِ تِم چھِ تِم یِم گِران چھِ گژھان تِم کٕنٛنَس تہِ پرٛٮ۪فرٮ۪نٕس دِوان تہٕ سُہ بِزنِس تہِ چھِ یِم سایِڈ سایِڈ زمیٖندٲری علاو کَران تہٕ بیٚیہِ چھِ تِم یۄس دۄدٕ فارَم چھِ آز دُکانَن پٮ۪ٹھ ترٛٲیمٕتۍ صُبحَن گۄڈٕنٮ۪تھ سۄ کٲم کَران تہٕ پَتہٕ زمیٖندٲری کَران سُہ دۄدٕ بِزنِس کَرنَس تہِ چھِ تِم پرٛٮ۪فرٮ۪نٕس دِوان بیٚیہِ چھِ جوٗس خٲطرٕ آز مےٚ یِمَن یِم فٮ۪کٹرٛی چھےٚ ترٛامژٕ جوٗس فٮ۪کٹرٛی تور گژھن فرٛوٗٹ واتٕنۍ تِم چھِ تِم فرٛوٗٹ لۄکٹٮ۪ن لۄکٹٮ۪ن زمیٖندارَن نِش ہٮ۪وان تہٕ سُہ تَتھ فٮ۪کٹرٛی کٕنان تہٕ سُہ بِزنِس کَرنَس تہِ چھِ یِم پرٛٮ۪فرٮ۪نٕس دِوان بیٚیہِ چھِ آز آیِس کرٛیٖم یُس بَناوان چھِ تِمَے چھِ لۄکٕٹۍ لۄکٕٹۍ دُکان یِم فارمٲرٕز چھِ تِم چھِ شامنَس لۄکٕٹۍ لۄکٕٹۍ دُکان یِم ترٛٲیمٕتۍ تَتھ پٮ۪ٹھ چھِ تِم تِم آیِس کرٛیٖم جوٗس یا ہٮ۪نٛد وٮ۪نٛد چھِ تِم چھِ کٕنان تِم چھِ لۄکٹٕے شامنَس کینٛژَن گَھنٹَس کھنٛڈَس سُہ بِزنِس کَران تہٕ تَتھ چھِ تِم اَصٕل پونٛسہٕ زینان بیٚیہِ چھِ تِم فٮ۪کٹرٛیَن منٛز کٲم کَران ٲٹۍ فٮ۪کٹرٛی چھِ تِم چھِ ژورِ بَجہِ مٔنٛزۍ یا صُبحَن اَکھ اَکھ گھَنٹہٕ یَتھ منٛز یِم اٮ۪کٕسٹرٛا پونٛسہٕ چھِ زینان اَکھ چھِ زمیٖندٲرۍ تہِ کَران بیٚیہِ چھِ تَتھ منٛز کیٚنٛہہ گھنٹہٕ کٲم کَران سُہ بِزنِس سۄ کٲم کَرنَس تہِ چھِ تِم پرٛٮ۪فرٮ۪نٕس کَران